وعلیکُم السَلام آ بَس دُعا تُہۍ چھُو ٹھیٖک آ مےٚ اوس عرضہٕ رَژھ اَکھ تہٕ تۄہہِ چھُو یِم تیٖر ویٖر آسان مےٚ ٲسۍ کَٹھ زٕ ترٛےٚ ضوٚرَتھ مازٕ خٲطرٕ بَس زٕ ژور دِیِو تام مےٚ ٲسۍ دُکانسٕے خٲطرٕ کٕننہٕ خٲطرٕ ضوٚرَتھ آ آ تہٕ اَسہِ ؤنۍتو اَسہِ کَر چھِ یُن أسۍ کَر یِمو اَدٕ ٹھیٖک چھُ بہٕ کَرو کٲم کیٛاہ چھِ اَتھ وَنان یہِ وَزَن کیٛاہ آسٮ۪کھ وَزَن کیٛاہ آسٮ۪کھ تقریٖباً وُہ پٕنٛژٕ کلوٗ اَچھا تٕرٛہ تٕرٛہ کلوٗ تہِ اَدٕ ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ تہٕ کیٛاہ چھِ اَتھ وَنان مےٚ ؤنۍزیو پیمٮ۪نٛٹ چھا گۄڈَے کَرٕنۍ کِنہٕ تٔتی ترٛاو بہٕ چلو ٹھیٖک چھُ جِناب